مےٚ ٲسۍ پٔتمہِ ہفتہٕ میٖشو پٮ۪ٹھ نایِز واچ کٔرمٕژ آرڈَر یہِ چھِ سٕماٹ واچ اَکھ یُس بہٕ فونَس سۭتۍ کَنٮ۪کٹہٕ چھَس یَژھان کٔرِتھ یُس مےٚ مطلب فونُک اَصل پٲٹھۍ اَکھ رِپلیسمٮ۪نٛٹ دِوان چھُ اگر مےٚ فون میوٗٹ آسہِ روٗدمُت تہِ پَتہٕ آسٮ۪م نہٕ اَتھِ یِوان کِہیٖنۍ گَرِ بہٕ چھَس ہٮ۪کان مےٚ چھِ یِوان گَرِ پٮ۪ٹھ اَکھ اوپشَن فاینٛڈ ماے ڈِوایِس بہٕ چھَس ہٮ۪کان سُے ٹیپ کٔرِتھ مےٚ چھِ لَگان پانَے پَتہ میون فون کَتَس چھُ بہٕ چھَس ہٮ۪کان امہِ پٮ۪ٹھ فون رِسیٖو تہِ کٔرِتھ کٲنٛسہِ فون کٔرِتھ تہِ مےٚ چھِ یہِ وٮ۪در آن وٮ۪درٕچ اِنفامیشَن تہٕ دِوان مےٚ چھِ یہِ پَنُن آکسیٖجَن لٮ۪وٕل تہٕ وَنان مےٚ چھِ یہِ ہاٹ ریٹ تہٕ وَنان یہِ چھِ مےٚ ٹایم تہٕ وَنان اَتھ چھِ مےٚ سَتھ اگر بہٕ یہِ چارٕج تھاوان مےٚ چھِ اَتھ نیران برابر سَتھ دۄہ بیٚیہِ چھِنہٕ مےٚ پٮ۪وان یہِ دۄہَے دۄہَے چارٕج تھاوٕنۍ کِہیٖنۍ یہِ چھِ مےٚ بیٚیہِ مطلب مےٚ چھِ مٮ۪سیجِز تہِ یِوان أتھی پٮ۪ٹھ بیٚیہِ چھِ یہِ واریاہ زیادٕ ییٚتہِ پٮ۪ٹھ تہِ مےٚ یہِ گٔر أنۍ بہٕ چھَس واریاہ زیادٕ خۄش اَتھ اَتھ پرٛوڈَکٹہٕ سۭتۍ تِکیٛازِ یہِ چھِ مےٚ واریاہ زیادٕ مَدد کَران تہٕ یہِ چھِ مےٚ مطلب اَصٕل پٲٹھۍ فون یہِ چھِ مےٚ دوٚیِم فون مطلب اگر مےٚ فون کُنہِ جاے سایلٮ۪نٛٹ تہٕ آسہِ مےٚ چھِ جلدی لَگان پَتہ کہِ میون فون یہِ کَتَتھ چھِ بہٕ چھَس ہٮ۪کان پنٛنہِ گَرِ پٮ۪ٹھ اَصل پٲٹھۍ یہِ یِم چیٖز مطلب ہیٚچھِتھ